وَعلیکُم سَلام سَلام علیکم کیٛاہ حظ ٹھیٖک چھِوا اَہَن حظ فرمٲوتو ٹھیٖک ٹھیٖک ؤنِو حظ کیٚنٛہہ پرواے چھُنہٕ کیٚنٛہہ پرواے چھُنہٕ چلو ٹھیٖک چھُ تُہۍ ہیٚکوا مےٚ لِسٹہٕ ؤنِتھ کوٗتاہ کیٛاہ چھُ ضروٗرت یِتھَے کٔنۍ حظ بہٕ حظ لٮ۪کھٕ کُنہِ پٮ۪ٹھ ؤنۍتَو ترٛامہِ پنٛژاہ ٹھیٖک ٹھیٖک تشہٕ نارِ پٲنٛژھ ٲٹھ دیٖگچہٕ کٕتیٛاہ گَژھٮ۪ن لۅکچہِ دیٖگچہٕ نہَ دَہ ہا کِنہٕ تٕرٛہ تُل حظ ٹھیٖک چھُ ہے پتہٕ حظ چھُ سہلٕے یہِ باقین دِمو تَمہِ کھۄتہٕ دِمہوے رۄپیہِ دَہ کَم اَتھ چھِ ہٮ۪وان أسۍ دۄہس حظ تٕرٛہ رۄپیہِ پرٛٮ۪تھ کُنہِ آیٹمس اَوا دٮ۪گہٕ ما چھَے کیٚنٛہہ ضروٗرت دٮ۪گہٕ ہے وَلہٕ حظ پتہٕ چھُ سہل ییٚمہِ دۄہ تُہۍ ضروٗرت چھُو مےٚ چھُ وارِیاہ ایٚویلیبُل سامان آسان اَوا اَوا اَز کیٛاہ وار چھِ اَز چھُ جُمعہ اَدٕ پگہٕے ییٖتو ییٚلہِ تُہۍ ضروٗرت چھَو پگہٕے چلو چلو ٹھیٖک چھُ تُل حظ ٹھیٖکٕے گوٚژھُم آ